گاڈنِنٛگ ایز اےٚ ہابی کھوٚت مےٚ تیٚلہِ پَسنٛد ییٚلہِ میٛٲنۍ موج صُبحٲے پنٛنِس وارِ منٛز ٲس فَصٕل یا سبزی وۄپداوان بہٕ گوس واریاہ مُتٲثر تمہِ ماجہِ ہِنٛدِ صُبحٲے تَتھ وارِ منٛز کَرنہٕ سۭتۍ اَمی موٗجوٗب کٔر مےٚ گاڈنِنٛگ ایز اےٚ ہابی پَسنٛد